کرکٹ کھو کھو بیڈمنٹن تٔمۍ چھِ واریاہ زیادٕ ضروٗری تِمَن منٛز چھنہٕ کانٛہہ ڈِفرَنٕس مطلب فار ایٚگزامپٕل بایِز یا گٔرلٕزَن منٛز أسۍ چھِ تِم سٲری زیادٕ گِنٛدان سکوٗلَس منٛز تہِ چھِ أسۍ گِنٛدان بیڈمِنٹَن گٔرلٕز تہِ تہٕ بایز تہِ یِتھٕے کٔنۍ چھِ واریاہ زیادٕ تِم گیم یِم میچ چھُ پٕلینٛگ کِرکَٹ چھُ واریاہ زیادٕ چھُ یِم أسۍ گِنٛدان چھِ بایز تہِ تہٕ گٔرلٕز تہِ